یُس سا مےٚ گۄڈنیُک پرٛوڈَکٹ اوٚن امہِ پٮ۪ٹھ سُہ ہَسا اوٚن مےٚ پانَس بوٗٹھ یُس سا بوٗٹھ اوس مےٚ سا اوس سنیٖکَر کوٚرمُت آرڈَر سُہ ہَسا اوس وارِیاہ اَصٕل بوٗٹھ مےٚ ہَسا اوس بوٗٹھ کوٚرمُت ٲٹھ نَمبَر آرڈر سُہ ہَسا اوس برابر ٲٹھ نَمبَر سُہ ہَسا اوس وارِیاہ اَصٕل بوٗٹھ سفید ہَسا اوس سُہ بہٕ ہَسا چھُس لوٗکن کَران أپیٖل تم ہیٚیِن سا بوٗٹھ تٕم ہیٚیِن سا اَمہِ پٮ۪ٹھ بوٗٹھ یِم سا آرڈر کَران بوٗٹھ یُس فِلِپ کارٹَس پٮ۪ٹھ چھِ آسان پَتہٕ ہَسا کوٚر مےٚ دوٚیمہِ لَٹہِ شاٹہِ ژور آرڈر سُہ تہِ تِم تہِ ہسا وارِیاہ اَصٕل مےٚ ہسا چھِ تٕمَے لٔگِتھ تِم ہسا آسہٕ وارِیاہ اَصٕل وارِ یاہ زیادٕ اَصٕل بہٕ ہَسا چھُ لوٗکَن کَران أپیٖل تِم ہیٚیِن سا اَمہِ پٮ۪ٹھ پَلو اَمِکۍ پَلو ہسا نیرن تٕم ہَسا اَصٕل بوٗٹھ چھِ آسان تم ہَسا ٲسۍ نہٕ اَصٕل مےٚ ییٚلہِ ہَسا مےٚ آرڈر کوٚر تم ہَسا ٲسۍ وارِیاہ اَصٕل چیٖز